ترٛےٚ لَچھ تٕرٛہ ساس ژور لچھ پانٛژھ نَمَتھ ساس پانٛژھ لَچھ پانٛژھ تٕرٛہ ساس ٲٹھ لَچھ شیٖتھ ساس نَو لَچھ